اگر أسۍ پنٛنِس گاندَربَل ڈِسٹِرٛکٕچ کَتھ کَرو ییٚتہِ چھِ واریاہ فصٕل اُگاونہٕ یِوان یِمو منٛز توٚمُل دانہِ دانہِ یا توٚمُل گوٚو اَکٕے کَتھ دالہٕ یا کٕنٕک تہِ چھِ وۄپداونہٕ یِوان تہٕ گاندَربَل چھِ مےٚ باسان زیادٕ تَر گاندَربَلَس اگر أسۍ وٕچھو گاندَربَلَس چھِ أسۍ بیٛاکھ ناو گرٛیپ ٹاوُن تہِ وَنان یعنے کہِ ییٚتہِ ہَسا چھِ زیادٕتَر دَچھ یۄس چھِ یہِ چھِ دَچھ اُگاونہٕ یِوان یا دَچھ فصٕل چھِ ییٚتہِ ساروی کھۄتہٕ زیادٕ نیران دانہِ اُگاونہٕ خٲطرٕ چھِ ساروی کھۄتہٕ گۄڈَے ییٚتہِ زٔمیٖنَس منٛز زٔمیٖنَس آب آبٕچ ساروی کھۄتہٕ زیادٕ ضٔروٗرت یُس گاندَربَلَس منٛز بےحد شُمار چھُ تہٕ گاندَربَلَس منٛز چھَنہٕ مےٚ باسان کُنہِ تہِ جایہِ کہِ اَسہِ چھِ آبٕچ کٔمی تہٕ توَے چھِ مےٚ باسان ییٚتہِ توٚمُل یا دانہِ زیادَے پَہَن اُگاوان تہٕ بال بَچھِ علاقہٕ تہِ چھِ گاندَربَلَس منٛز واریاہ یمَن پٮ۪ٹھ دَچھ اُگاونہٕ یِوان چھِ تہٕ گاندَربَلٕچ دَچھ چھےٚ واریاہ میٖٹھ آسان میٛانہِ حِساب تہٕ بیٚیہِ اگر أسۍ کَتھ کَرو دالہٕ گاندَربَلکِس ہَرکُنہِ گَرَس منٛز چھےٚ مےٚ باسان لگ بگَن شیٖتَن فیٖصٕدیَن گَری وارِ یَمَن منٛز تم دالہِ تہِ اُگاوان دالہِ تہِ وۄپداوان چھِ تہٕ بیٚیہِ چھِ آسان مےٚ باسان زٕ ترٛےٚ قٕسمٕچ دالہٕ وۄپدان